ہٮ۪لو اَسلام علیکُم جِناب تُہۍ چھِوا یِم رِزوان صٲب یہِ فوٹوگریفر اَہن حظ دراَصٕل ٲسۍ یِتھۍ پٲٹھۍ کَتھ مےٚ اوس بٲیِس خاندر ژوٗرمہِ پوٗنژمہِ چھُ تٔمِس خاندر ژوٗرمہِ چھِ مٲنز راتھ تہٕ پوٗنژمہِ چھُ خاندر تہٕ تَمہِ خٲطرٕ ٲسۍ اَسہِ یہِ فوٹوگریفر اکھ ضرتھ تہٕ وَنۍ کوٚر اَسہِ دوستن مےٚ یہِ تُہُند ناو دِتُن دوٚپُن یہِ چھُ اَصٕل فوٹوگریفر تہٕ یہِ چھُو ڈِسکاونٹ تہِ اَصٕل دِوان بیٚیہِ چھُ أمِس فوٹوگریفی سِکِلٔز تہِ اَصٕل یہِ چھُ اَصٕل فوٹو تُلان تہٕ اَمہِ اَسہِ اوس یہِ پری ویڈِنگ تہِ پوسٹ ویڈِنگ یِم کَرٕنۍ شوٗٹ بیٚیہِ اوس مٲنزرٲژ کہِ دۄہ تہِ تُہۍ ؤنو تُہۍ کیاہ چھِو ہٮ۪وان یہِ چارجز وارجٔز تہٕ اَہن حظ بِلکُل اَسہِ چھُ کَرُن مٲنزرٲژ دۄہ تہِ شوٗر تہٕ خٲندرَس پٮ۪ٹھ تہٕ اکھ چھُ بَناُن اٮ۪لبَم تہِ چھُ بَناوُن بیٚیہِ چھُ ہُہ تہِ ویٖڈیو تہِ چھُ بَناوُن اکھ سِمیٹِک ویٖڈیو اکھ ویڈِنگ پوٗرا ویڈِنگ تَتھ منٛز گژھِ پوٗرٕ خاندر گژھُن کَور سورُے یِم تَتھ منٛز سورُے وَن لٮ۪ک فُفِٹی تھاوزَنڈ اکھ لَچھ تَتھ منٛز چھُ یِوان سورُے یہِ مٲنز رٲژ ہُند تہِ تہٕ خاندرُک تہِ اَچھا ٹھیٖک اَتھ منٛز أنو تُہۍ یِم سامان وامان پَنُن کیاہ چھُ سُہ انیو تُہۍ اوڑٕے نہ لٮ۪ک ٹھیٖک ژوٗرمہِ تہٕ پوٗنژمہِ اَہن حظ یہِ چھُ بُک کَرُن یہِ چھُ ییٚتہِ کۄلگوم زٲنوا اَہن حظ تٔتہِ چھُ یہِ خاندر ژوٗرمہِ پوٗنژمہِ کَنٹٮ۪کٹ نَمبر چھُ یِہوے تہٕ بیٚیہِ اَگر بیاکھ چھُ تۄہہِ ضوٚرتھ چھُس سُہ کرہو بہٕ تۄہہِ پَتہٕ مٮ۪سٮ۪ج منٛز سٮ۪نڈ بہٕ کَرہو مٮ۪سٮ۪ج منٛز سُہ نَمبر سٮ۪نڈ تہٕ تٔتھۍ پٮ۪ٹھ وَنۍ چھا فٮ۪نَل گژھِ ہا یِہوے اکھ لَچھ پَنژھ ساس تھوڑا اَگر وَنۍ گژھِ کَم یہِ چھُ اَسہِ گۄڈٕنیُک خاندر اَہن حظ ڈِسکاونٹ گژھِ تھوڑا گژھُن تہٕ چلو ٹھیٖک حظ چھُ بِلکُل بدل چلو شُکرِیا علیکُم سَلام